اَسلامُ علیکُم آ تُہۍ چھِو حظ یہِ فرٛنٛٹ لایِن پٮ۪ٹھ ویڈِنٛگ پُلانَر کَتھ کَران اَہَن حظ آ میٚے تھایو اوترٕ ایٚپوایِنٛٹمٮ۪نٛٹہٕ تُہُنٛد رٔٹِتھ تہٕ مےٚ بوزِیٚو تُہُنٛد واریاہ کہِ تُہۍ چھِو واریاہ زیادٕ مَشہوٗر ییٚتہِ ویٚڈِنٛگ پُلانَر تہٕ اَسہِ اوس بِِذٲتی چھِ اَسہِ مطلب اَسہِ روٗدۍ پانٛژھ شےٚ دۄہ خانٛدرَس تۄہہِ چھُو نہٕ حظ سورُے کیٚنٛہہ یِتھَے کٔنۍ پینٛڈِنٛگ تہٕ أسۍ چھِوٕ تۄہے نِش یَژھان وَنُن کہِ تُہۍ ہیٚکِوا سون یہِ ویٚڈِنٛگ پُلانِنٛگ مطلب سورُے کیٚنٛہہ اَصٕل پٲٹھۍ کٔرِتھ اَتھ منٛز چھِ یِوان پرٛتھ کیٚنٛہہ چیٖز آ بہٕ وَنہو تۄہہِ مطلب ڈرٛیسِنٛگ کَمہِ حِساب گَژھِ آسٕنۍ مطلب پَلو پۅشاکھ یا أسۍ کِتھٕ کَنان سَجاوو پَنُن مکان تہٕ آنٛگُن پَنُن سَہَن سورُے کیٚنٛہہ یا ٹٮ۪نٛٹ وغیرہ یِم کَتھ تھیٖمَس پٮ۪ٹھ کُس کَلَر چھُ اَتھ تھاوُن تۄہہِ چھُو پَتاہ اَز کہِ اَز چھِ آسان ہیلدی فَنٛکشَن الگ مٲنِٛزِراتھ چھِ آسان الگ تہٕ خانٛدرُک دۄہ گوٚو الگ تہٕ پَتہٕ گوٚو ؤلیٖما الگ یِمَن دۅنوٕنی دۄہَن چھِ اَسہِ الگ الگ تھیٖم تھاوُن الگ الگ ڈیکوٗریشَن کَرٕنۍ تہٕ تُہۍ اگرے ؤنِو اَسہِ مطلب اَسہِ کوتاہ لَگہِ ٹوٹَل خرچہٕ اَتھ پُلان کَرنَس منٛز اگر تُہۍ ؤنۍ ہو اَسہِ کھۄتہٕ گژھِ اَسہِ گژھِ ہَے زیادٕ آسان تہٕ أسۍ کَرہو تَمے حِساب تیٚلہِ کَتھ باتھ آ آ ہاں بِلکُل ٹھیٖک چھُ ایٚکچُؤلی چھَس بہٕ پانہٕ مَہرِنۍ تہٕ مےٚ چھِ ضروٗرت واریاہ یِم آ ڈرٛٮ۪س ویس اَز چھِ پَتہٕ ہٕے تہٕ اَز کُس زَمان چھُ اَز چھِ لاگان مِنٹہٕ پَتہٕ مِنٹہٕ پَلو بَدَل بَدَل تہٕ تَتھ خٲطرٕ تہِ چھِ مےٚ واریاہ زیادٕ مطلب تۄہہِ نِش آسنَو سٲرِی یِم برٛایِڈٕس مَیٛڈ وغیرہ یِم مےٚ وَنَن پَتہٕ کیٛاہ کیٛاہ گژھٮ۪و سَجو اَصٕل مطلب میٛٲنِس ایٚکاڈِنٛگ وَنَن تِم مےٚ کُس پَلو سَجہِ اَصٕل یا سۄن وغیرہ چھُ آسان یا باقٕے آرٹِفیٚشل جیٛوٗلرِی چھِ آسان تِم ہٮ۪کَن مےٚ ؤنِتھ تہٕ تۅہہِ پٮ۪ٹھ کُس اَصٕل گَژھِ تہٕ بَیٚیہِ مَگر تِہُنٛد بَجَٹ تہِ وَنُن مطلب تَتھ کوٗتاہ خرچہٕ یی کیٛازِکہِ اَگر خرچہٕ نِیَبر آو اَسۍ ہیٚکو نہٕ

اَہَن حظ

اَے ٹھیٖک تہٕ یُس مَیٚک اَپ وَیپ مَیٚک اَپ کَرِ سُہ چھا تُہٕنٛدے طرفہٕ چلوٗ شُکریہ تُہُنٛد سٮ۪ٹھاہ سٮ۪ٹھاہ تہٕ اَمہِ برٛونٛٹھ ؤنِو تۄہہِ مےٚ کہِ آ یُس اَسہِ مطلب وازٕوان سِسٹَم چھُ سُہ چھُنہٕ اَسہِ تھاوُن کیٚنٛہہ اَسہِ چھُ تھاوُن بُفے سِسٹَم چلو ٹھیٖک چھُ سُہ چلو ٹھیٖک چھُ تُہۍ چھُو چوٗنٛکہِ سٲنۍ یِم ویڈِنٛگ پُلانَر تہٕ تُہۍ یہِ ؤنِو أسۍ مانو تِتھَے کٔنۍ مگر اَصٕل چھُ کَرُن بیٚیہِ بَجٹہٕ حِساب یُس سٲنِس خرچَس منٛز یِیہِ یِیہِ مطلب اَسہِ گَژھِ نہٕ قرضہٕ کھَسُن کِہیٖنۍ چلو اَدٕ کیٛاہ شُکریہ